یُس مےٚ گۄڈنیُک پروڈکٹہٕ اوس یُس مےٚ تمہ وِزِ کَمپنی مَنٛز مَطلَب کَمپنی پیٚٹھ آرڈَر یُس کوٚر سُہ اوس واریاہ اصل سُہ اوس اکھ سُہ اوس اکھ سُہ اوس اکھ فاونٛڈیشَن یُس مےٚ کَمپنی پیٚٹھ مَطلَب یہِ پروڈکٹہٕ کَریو آرڈَر سُہ اوس بٮ۪سٹہٕ کالٹی ٲسۍ سُہ پیکیجِنٛگ تہٕ ٲسٕس اَصل ڈلِؤری تہٕ گٔیَس مَطلَب ٹایمَس پیٚٹھ تہٕ یُس میون اٮ۪کٕسپیٖریَنٕس روٗد تَتھ کَمپنی سۭتۍ فسٹہٕ پراڈَکٹَس سُہ اوس واریاہ زیادٕ اصل